أسۍ چھِ کٲشِر زَبان ہَر کُنہِ جایہِ کَران اِستعمال چاہے خانٛدر آسہِ چاہے کانٛہہ پرٛوگرام آسہِ چاہے أسۍ چھِ گرِ تہِ کٲشُر کَران أسۍ اَگر سکوٗل گژھو أسۍ چھِ تَتہِ تہِ کٲشُر کَران أسۍ اَگر کُن گژھو پٔژھۍ لٲزی گژھو کُن مٮ۪ہمان بٔنِتھ گژھو أسۍ چھِ تَتہِ تہِ کٲشُر کَران خانٛدرَن منٛز چھِ أسۍ اَکثر ییٚلہِ خانٛدر چھِ آسان ییٚتہِ چھُ گٮ۪وُن آسان أسۍ چھِ گٮ۪وان تہِ کٲشُر کٲشِر بٲتھٕے

أسۍ تہِ چھِ تِمَن سادان تَتہِ چھِ آسان پٔژھۍ اورٕکۍ تہِ چھِ آسان پٔژھ تِمَن تہِ چھِ آسان چاہے سری نَگرٕ پٮ۪ٹھ کانٛہہ آسہِ سُہ تہِ کرِ کٲشرُے چاہے بڈگام پٮ۪ٹھ تہِ آسہِ سُہ تہِ چھُ کَران کٲشُر چاہے پُلوامہِ پٮ۪ٹھ آسہِ سُہ تہِ چھُ کَران کٲشُر چاہے اَننت ناگٕے پٮ۪ٹھ کانٛہہ آسہِ سُہ تہِ چھُ کَران کٲشُر یٔمۍ ییٚتہِ پٮ۪ٹھ تہِ کانٛہہ آسہِ سُہ چھُ آسان کٲشرُے کَران أسۍ اَگر سکوٗلَن منٛز کانٛہہ پرٛوگرام آسہِ چاہے سُہ کَلچرَل پرٛوگرام ٲسِن چاہے سُہ کانٛہہ فَنگشَن ٲسِن چاہے فِیرویل ٲسِن چاہے کانٛہہ ایجُوکیشنس پٮ۪ٹھ کانٛہہ پرٛوگرام ٲسِن چاہے اٮ۪نوارنمٮ۪نٹَس پٮ۪ٹھ کانٛہہ پرٛوگرام آسِن یُس تہِ کانٛہہ پرٛوگرام آسہِ یُس تہِ کانٛہہ گوٚو کانٛہہ تہِ پرٛوگرام سکوٗلَس منٛز گژھان چھُ أسی چھِ تَتھٮ۪ن تہِ کٲشرُے کَران اَسہِ چھُ پرٛوگرام آسان تِم تہِ چھِ آسان کٲشرُے پرٛوگرام أسۍ چھُ ڈراما بَناوان کٲشرُے پٲٹھۍ بَناوان ییٚلہِ سکوٗلَن منٛز کانٛہہ پرٛوگرام چھُ آسان پَتہٕ چھُ پٮ۪وان ڈرٛاما بَناوٕنۍ أسی چھِ ڈرٛاما بَناوان کٲشِرۍ پٲٹھۍ اَسہِ اَگر پا ماتامال گژھو أسۍ چھِ ماتامالن سۭتۍ تہِ کٲشِر پٲٹھۍ کَتھ کَران أسۍ اَگر پۅپھن نِش گژھو أسۍ چھِ کٲش پۅپھن سۭتۍ تہِ کٲشِر پٲٹھی کَتھ کَران أسی اَگر کُن گژھو أسۍ اَگر گٮ۪وان گیُن گٮ۪وُن آسہِ اَسہِ اَگر کیٚنٛہہ وَنُن آسہِ أسۍ چھِ کٲشِر پٲٹھی وَنان کٲشُر کٲشُر چھُ اَسہِ یہِ چھِ اَسہِ پَنٕنۍ زَبان یہِ چھِ اَسہِ پَنٕنۍ لنگوینج أسۍ چھِ کٲشِر پٲٹھی أسۍ چھِ پریفرَنٔس دِوان ہَر کُنہِ ہر کُنہِ جایہِ کٲشرِسٕے أسۍ اَگر ماتامال گژھو أسۍ چھِ تَتہِ چھِ آسان مامتٕر بٲے چھِ آسان پۅپھ ماستٕر بٲے چھِ آسان تَتہِ چھِ آسان یِم مام چھِ آسان مامنہِ چھِ آسان أسۍ چھِ تِمَن سۭتۍ تہِ کٲشُرے کَران تِم چھِ اَسہِ سۭتۍ کٲشُر کَران أسۍ اَگر کُن گژھو

کِہیٖنٛۍ نہٕ أسۍ چھِنہٕ اُردو کَران کِہیٖنٛۍ أسۍ چھِنہٕ اَنگلِش پٲٹھۍ کَتھ کَران کِہیٖنٛۍ أسۍ چھِ کَران کٲشِر پٲٹھی کَتھ أس اَگر کُن گژھو اَسہِ اَگر کانٛہہ وٮ۪س کَرِ فون فون آسہِ کَرنا أسۍ چھِ تٔمِس سۭتۍ تہِ کٲشِر پٲٹھی کَتھ کَران اَسہِ اَگر کانٛہہ نٮ۪برِم فون کَرِ أسۍ چھِ ماتامالُک کَرِ ماسہٕ کَرِ کانٛہہ تہِ کَرِ سکوٗل ٹٮیٖچر کَرِ أسۍ چھِ کٲشِر پٲٹھی کَتھ کَران اَسہِ اَگر پرٛوگرام سکوٗلَس منٛز چھُ آسان تَتہِ چھِ آسان بیٚیہِ تہِ باقٮ۪ن سکوٗلن ہٕنٛدۍ تہِ چھِ آسان ٹیٖچر تتہِ چھِ أسۍ چھِ تِمَن سۭتۍ کَران کٲشِر پٲٹھی کَتھ تِم چھِ کَران اَسہِ سۭتۍ کٲشِر پٲٹھۍ کَتھ أسۍ چھِ کَران تِمَن سۭتۍ کٲشِر پٲٹھۍ کَتھ أسۍ چھُنہٕ سُہ ٹٮ۪نشَن کیٚنٛہہ اَسہِ چھُ اُردو کَرُن اَگر سَر کَرِ تہِ کُنہِ ساتہٕ کٲشِر پٲٹھۍ یہِ اُردو پٲٹھۍ کَتھ یا اِنگلِش پٲٹھی کَتھ أسۍ چھِ تٔمِس یورٕ تیٚلہِ تہِ دِوان کٲشِر پٲٹھی